ییٚتہِ چھِ واریاہ گورمینٹٕچ سِکیٖم یَتھ اَندَر اٮ۪م جی نَریگا یا أسۍ وَنو اولڈٕ ایج پٮ۪نشَن چھُ آسان یا سکالَرشِپ چھِ آسان بہٕ چھُس سٹوٗڈَنٛٹ تہٕ مےٚ چھُ مِلان زیادٕ پَہَم فٲیدٕ سکالَرشِپ یۄس زَن پوسٹ میٹرِک سکالَرشِپ أسۍ بَران چھِ تَتھ منٛز چھِ أسۍ کینٛہہ مانِٹرٛی ہٮ۪لٕپ گَژھان تَتھ منٛز چھِ اَسہِ پونٛسہٕ مِلَان ییٚمہِ سٕتۍ زَن أسۍ پَنٕنۍ یِم زَن خَرچہِ چھِ آسَان تِم چھِ ہٮ۪کَان أسۍ پانَے بیر کینٛہہ حَدَس تام کٔرِتھ